اِنڈیاہَس منٛز چھِ مونسوٗم کران کینٛہہ تِکیازِ ییٚتہِ چھُ واریاہ زیادٕ ماوٹینٕس ہاے تَمہِ ذٔریعہِ چھُنہٕ یور یِون موٗنسوٗنٔز کینٛہہ اِنڈیاہَس منٛز چھُ اکھ کنٹری یَتھ ناو چھُ کشمیٖر تتھ منٛز چھُ واریاہ زیادٕ ڈِفرَنٛٹہٕ کلایمیٹٕس لایک ونٛدٕ رؠتہٕ کول سونٛتھ ہرُد ونٛدس منٛز چھِ زیادٕ سردی آسان رؠتہٕ کٲلِس منٛز چھِ واریاہ زیادٕ گرُم آسان سونٛتس منٛز چھُ گرمی تہِ آسان تہٕ سردی تہِ آسان ییٚمہِ ذٔریعہِ پتہٕ أسۍ کانٛگرِ وانٛگرِ چھِ تپن ہردس منٛز چھِ اَسہِ آسان واریاہ زیادٕ کٲم تَتھ منٛز چھِ آسان زیادٕ چھِ آسان تۭرٕے البتہ گرم تہِ چھُ آسان کینٛہہ کینٛہہ بیٚیہِ چھُ آسان کٔلَوڈی سٔکے ہُتھ منٛز چھُ وَندَس منٛز چھِ أسۍ واریاہ زیادٕ مُختلف تکلیٖف دِون تِکیازِ أسۍ چھِ کانٛگرِ تَپن بیٚیہِ چھِ أسۍ مطلب پاوَر تہِ چھُنہٕ روزان کینٛہہ یِتھٕے کٔنۍ چھِ واریاہ زیادٕ ہُم أسۍ کَران